اَسلام علیکُم ٹھیٖک چھِو تاریک صٲب اَصٕل پٲٹھۍ صحت چھا حظ ٹھیٖک آ بہٕ چھُس گانٛدربَل ہوٹلہٕ پیٚٹھ حظ مینیجر صٲب آ پٔتۍمہِ لَٹہٕ سوٗزۍمیٚو مےٚ یہِ بہٕ سوزیو تۄہہِ یِم حظ ٹوٗرِسٹ زٕ ترٛےٚ چھِ مےٚ ییٚتہِ یِمن چھِ گایِڈ حظ کَرٕنۍ یِمَن چھِ کھیٖر بھوٲنی ہاوُن بیٚیہِ چھُکھ ہاوُن نارا ناگ چھُکھ ہاوُن یِمَن چھُ آ آ یِمَن چھُ واریاہ واریاہ جایہِ ہاوُن کیٛازِ کہِ تُہۍ چھِو واریاہ بہتریٖن تۄہہِ چھُو سٲرٕے پَے ییٚمِچ حظ ٹوٗرِسٹٔچ بِلکُل سٲرٕے پَے اس لیے کوٚروٕ مےٚ تۄہہِ سۭتۍ رٲبطہٕ مےٚ دوٚپ یِمَن تہِ گژھِ نہٕ بِلکُل دِقت کٔہیٖنٛۍ کیٛازِ کہِ تُہۍ چھِو واریاہ خبردار گانٛدربَلَس منٛز تَتہِ چھِ امہِ برٛونٛہہ تہِ واریاہ ٹایم یِم کٔرۍمۭتۍ واریاہَن ٹوٗرِسٹَن گایِڈ اس لیے چھُسو بہٕ تۄہہِ وَنان حظ وۅنۍ گٔژھِو یِمن سۭتۍ حظ تِکیٛازِ یِمَن چھِ واریاہ جایہِ ہاونہِ حظ تَقریٖبَن لَگن وُہ پٔنژھ دۄہ حظ اَہَن حظ آ بِلکُل یِمَن چھِ بوز حظ

آ بِلکُل أمۍ نیٖزیٚو تُہۍ نارا ناگ نیٖزیٚوکھ گوڈٕنیٚتھ پوٚتُس نیٖزیٚوکھ کھیٖر بھوانی بیٚیہِ نیٖزیٚوکھ سونہٕ مَرٕگ حظ پہلگام کِنۍ یوٚت یِتھٕے پٲٹھۍ نیٖزیٚو یِم واریاہ واریاہ جایہِ خوٗبصوٗرتھ جایہِ یِمَن گوٚژھ نہٕ بِلکُل کانٛہہ پَریشٲنۍ یِنۍ کیٛازِ کہِ مےٚ چھُ گۄڈٕ ژےٚ پیٚٹھ بَروسہٕ ژٕ چھُکھ واریاہ زانن وول کیٛازِ کہِ ژٕ کٔژمہِ مےٚ چھےٚ پَے بِلکُل ژےٚ گژھِ نہٕ کٔہیٖنٛۍ پَریشٲنۍ گژھِ نہٕ کیٛازِ کہِ ژےٚ چھےٚ سٲرٕے خبردٲری یِمَن جاین ہٕنٛز کھیٖر بھوٲنی ہٕنٛز تہٕ پہلگامٕچ تہِ بِلکُل سونہٕ مَرٕگ تہٕ بیٚیہِ ہٲوۍزیٚو نارا ناگ چھُناہ تہٕ تہٕ ناراناگ ہٲوزیٚوکھ سُہ بِلکُل دوٗر حظ یِمَن ٹوٗرِسٹَن تَتہِ چھِناہ تِم یِم بُد وُد حظ یِم یِم پانڈو وانڈو آ بِلکُل ہٲوزیٚوکھ ک ؤنِو حظ آ بِل آ یِم چھِ آ آ یِمَن چھُ بِلکُل اوے کوٚرمَو نا مےٚ تۄہہِ فون حظ مےٚ دوٚپمو یِتھٕ پٲٹھۍ حظ تہٕ میٛٲنۍ کِنۍ کیٛازِ کہِ تۄہہِ چھُو واریاہ خبردٲری اَتھ منٛز حظ اس لیے مےٚ چھِ پَے بِلکُل تۄہہِ چھےٚ خبردٲری یِمَن گژھِ نہٕ کٔہیٖنٛۍ میٛانیٚن یِم یِم مےٚ ٹوٗرِسٹ گرِ چھِ اور آمٕتۍ یِم ٲسۍ ٹوٗرِسٹہٕ یِمن گژھِ نہٕ بِلکُل کٔہیٖنٛۍ پَریشٲنی کیٛازِ اس لیے کوٚر مےٚ بَروسَہٕ ژےٚ فون اس لیے تہٕ اَوے تہٕ وُنہِ چھُس بہٕ وَنان ژےٚ تہٕ مٮ۪ہربٲنۍ کٔرِتھ ٹینشن ہیٚزیٚو نہٕ اَصٕل پٲٹھۍ ہٲوزیٚو یِمَن جاے تہٕ تہٕ باقٕے پٔشرٲوِو آ بہٕ بِلکُل یِتھٕ کٔنۍ بیٚیہِ چھِ بیٚیہِ بوزَ حظ یَپٲری بیٚیہِ چھِ یِتھٕ پٲٹھۍ دِوان یِم واریاہ واریاہ ییٚلہِ یِم یہِ جایہِ چھِ وُچھان اَصٕل پٲٹھۍ چھِ یِم گایڈ گژھان یِم چھِ تَتہِ وَنان اَسہِ کوٚرُکھ کٔشیٖر منٛز واریاہ محبت یِم چھِ تَتہِ واریاہن لوکَن وَنان یِتھٕ پٲٹھۍ اس لیے چھُ ییٚلہِ یِمَن تَتہِ چھِ وَنان اس لیے چھِ تِم کران ٹوٗرِسٹ واریاہ پَسنٛد یور یُن بیٚیہِ یٚیلہِ باے ایٚیَر یِنۍ یور ٹوٗرِسٹہٕ چٲنۍ اِنکَم تہِ گژھِ واریاہ بَڈِ اَمی سۭتۍ حظ ییٚلہِ ٹوٗرِسٹ واریاہ ژٕ کرکھ گایِڈ واریاہَن سۭتۍ بنی پَنٕنۍ کامہِ دۄہ اَصٕل حظ بیٚیہِ چھُسَے بہٕ تہِ ژےٚ وَنان ضروٗری اس لیے چھُس بہٕ وَنان یِمَن سۭتۍ کیٛازِ بہٕ کیٛازِ چھُسَے ژےٚ بار بار وَنان یِمَن سۭتۍ گوٚژھ اَصٕل پٲٹھۍ کَرُن پیارٕ سان کَتھ تہِ ہاوٕنۍ تہِ اَصٕل پٲٹھۍ کھوٗلِتھ یِژھ جاے یَتھ چھِ یِم خٲصیَت یَتھ چھِ یِم خوٗبییہِ ییٚتہِ چھِ یِتھٕ پٲٹھۍ اس لیے اَمہِ موٗجوٗب چھِ یِمَن تہِ پوٚتُس ییٚلہِ یِم نیبرٕ وَنان اَتھ چھُ پوٚتُس اَلگٕے یِم چھِ واریاہ واریاہ وَنان یِم ییٚلہِ واریاہ یِنۍ اَسہِ تہِ ژےٚ بَنی یِتھٕ پٲٹھۍ واریاہ تہٕ پوٚنسہٕ بَننو تۄہہِ اَصٕل حظ بِلکُل بِلکُل ییٚلہِ یِم تُہۍ یِمَن سۭتۍ اَصٕل چھُو کران مےٚ چھِ یِوان یِہٕنٛدۍ دٔسۍ چانی دٔسۍ پوٚتُس کَسٹمَر واریاہ کیٛازِ کہِ تُہۍ چھِو یِم اَصٕل پٲٹھۍ سیٚٹٕسفے کران حظ اَد حظ بِہِو حظ رۄبَس حَوالہٕ اَدٕ کیٛاہ